اَسَلامُ علیکُم یُس ہَسا کیب مےٚ بُک کٔر سُہ نہ ہسا وٲژ نہٕ وٕنہِ مےٚ تام کینٛہہ اَتھ ہَسا لوٚگ واریاہ ٹایم بہٕ چھُس پرٛاران تَنہٕ پٮ۪ٹھ یَنہٕ پٮ۪ٹھ مےٚ کیب بُک کٔر بہٕ ہَسا تھوٚکُس وۄنۍ پرٛاران پرٛاران مےٚ ہَسا چھِ واتُن أکِس جَگہَس پٮ۪ٹھ ییٚتٮ۪ن مےٚ فرٛٮ۪نٛڈ چھِ کَران ویٹ سُہ تہِ ہَسا چھُ پرٛاران تٔمِس تہِ ہَسا گوٚو واریاہ ٹایم پرٛاران بہٕ چھُس بہٕ وَنان یہِ کیب کیٛازِ وٲژ نہٕ وٕنۍ مےٚ تامَتھ بہٕ تھوٚکُس وَنۍ پرٛاران پرٛاران باقٕے وَسَلام